ہٮ۪لو السلام علیکُم وعلیکُم السلام تُہۍ چھُو ٹھیٖک اۭں اَصٕل پٲٹھۍ اۭں اۭں آچھا کُس مطلب کیٛاہ چھُو تۄہہِ کٔرۍ چھُوٕ ضوٚرَتھ دوٗر چھُوٕ ضوٚرَتھ واجہٕ چھےٚ ضوٚرَتھ چین ز چھےٚ ضوٚرَتھ یہِ چھُنَہ یِوان تولنہٕ یِتھ پٲٹھۍ ییٚلہِ وَزَن گژھِ تَمی حساب چھِ نَنان کوٗتاہ کیٛاہ ریٹ مَہ ہٮ۪کو تۄہہِ اِتھ پٲٹھۍ یہِ چھُ سۄن مَہ چھِ یِوان ہُتھ پٲٹھۍ کٕنٛنہٕ یہِ چھِ سۄن آسان اَتھ چھِ گرٛام آسان وٕچھِنۍ کوٗتاہ چھِ کٔژ گرٛام اَگر اَکھ گرٛام آسہِ تَتھ سُہ گژھِ تَمی حساب ریٹ

آ تُہۍ یِیِو سٲنِس دُکانَس پٮ۪ٹھ تُہۍ وٕچھُو مطلب کیٛاہ ریٹ آسہِ تہٕ أسۍ وَنو تۄہہِ تٔتی ریٹ یِتھ پٲٹھۍ ہٮ۪کو نہٕ أسۍ ؤنِتھ کینٛہہ اۭں اۭں تہٕ اَسے چھِ اَسے چھِ واریاہ مُختلِف چیٖز اَسہِ نِش بَنَن کِٹی سٮ۪ٹ بَنہِ واریاہ واریاہ سٮ۪ٹ بَنَن دوٗر بَنہِ اَسہِ نِشن یا وٲج بَنہِ ٹۄکہٕ بَنہِ فٮ۪نسی وٲج بَنہِ واریاہ چیٖز بنٛنو تۄہہِ تۄہہِ کیٛاہ کیٛاہ آسیو ضوٚرَتھ تُہۍ ؤنِو اَسہِ تُہۍ یِیِو سٲنِس دُکانَس پٮ۪ٹھ أسۍ کَرو ییٚتی اَصٕل پٲٹھۍ کَتھ کیٛاہ کیٛاہ آسہِ ضوٚرَتھ کیٛاہ گرٛامَس کیٛاہ چھِ کھَسان اَدٕ تُہۍ یِیِو أسۍ چھِ أسۍ چھِ اٮ۪ولیبٕل تُہٕنٛز خٔذمَتس خٲطرٕ مگر تُہۍ یِیِو برٛونٛہہ کُن أسۍ یِتھ پٲٹھۍ مَہ ہٮ۪کو فونَس پٮ۪ٹھ ؤنِتھ ٹۄکہٕ وٲج چھِ مطلب شٮ۪ن ساسَن چھِ گژھان ٲٹھَن ساسَن چھِ گژھان پَنٛدٕہن چھِ پٕنٛژٕہن ساسَن چھِ تٕرٛہن ساسَن چھِ واجہِ سۄ ہسا گژھِ تٕرٛہ ساس گژھِ پانٛژھ تٕرٛہ ساس کَم کیٛاہ ہٮ۪کو کٔرِتھ تُہۍ یِیِو آز چھِ سۄن درٛوٚگ اورَے أسۍ کیٛاہ ہٮ۪کو کٔرِتھ تُہۍ ؤنِو یہِ مَہ چھِ وَنو یہِ چھِ رول گول یہِ چھِ سۄن سۄنَس ہٮ۪کو نہٕ کَم کٔرِتھ کِہیٖنۍ أسۍ کَرہو تۄہہِ کَم مگر اَتھ مَہ ہٮ۪کو کَم کٔرِتھ رۄپیہِ پَنٛژاہ زَن گژھن کَم یا رۄپیہِ ہَتھ زَن گژھِ کَم تَمۍ کھۄتہٕ زیادٕ مَہ ہٮ۪کو کٔرِتھ آ ہَتھ رۄپیہِ ہٮ۪کو أسۍ کَم کٔرِتھ تُہۍ یِیِو برٛونٛہہ کُن تُہۍ کٔرِو وٕچھِو پَسَنٛد کٔرِو تُہۍ مطلب چین پٮ۪نٛڈلَم ما آسہِ ضوٚرَتھ یا کِٹی سٮ۪ٹ آسہِ ضوٚرَتھ یا دوٗر آسہِ یا امبریلا وٲج آسہِ یا بیٛاکھ ٹۄکہٕ وٲج فٮ۪نسی وٲج آسَن ضوٚرَتھ یا ٹاپَس آسَن کیٚنٛہہ ضوٚرَتھ تیٖلی ویٖلی آسَن ضوٚرَتھ یا سٕژَن پَنداو آسہِ ضوٚرَتھ اۭں سٕژَن پَنداو آسہِ ضوٚرَتھ آز چھِ درٛامٕتۍ نٔے نٔے سٕژَن پَنداو چھِ اگر سُہ آسہِ ضوٚرَتھ تُہۍ تُلِو اَسہِ چھُنہٕ کانٛہہ ہَرجہِ مگر اَتھ چھِ ریٹ چھِ مختلِف أسۍ تھاوَو لیٚکھِتھ تُہۍ ؤنِو اۭں کٔژ پونٛڈ پونٛڈ جوراہ تھاوو اَچھا ژور اۭں اَچھا ٹھیٖک اَچھا تُہۍ ؤنِو وۄنۍ امبریلا واجہِ تھاوو کِنہٕ أسۍ تھاوو یِم ٹۄکہٕ اَچھا تُہۍ ییٖزیو پگاہ دُکانَس أسۍ کَرو دُکانسٕے پٮ۪ٹھ کَتھ اَدٕ سا بِہِو بِہِو